سٲنِس ضِلعہ اننت ناگس منٛز ہسا چھِ واریاہ ہیٚلتھ کیر سینٹٲرٕس یتھ منٛز جی ایٚم سی اننت ناگ میٹرنٹی ہیٚلتھ سینٹر شیر باغ سب ڈسٹرک ہاسپِٹل بیجبہارا چھُ یِوان سٲنِس ڈسٹرک اننت ناگس منٛز چھِ واریاہ آیُشمان بھارت تہٕ گورمنٹ پرایمری ہیٚلتھ سینٹٲرٕس یُس جی ایٚم سی اننت ناگ چھُ یہِ ہسا چھُ ساروٕے کھۄتہٕ بوٚڑ ہاسپِٹل ڈسٹرک اننت ناگس منٛز یتھ منٛز تقریٖبن زٕ ہَتھ ڈاکٹر چھِ پنٕنۍ ڈیوٗٹی دِوان یُس یہِ ہسپتال چھُ یہِ ہسا چھُ پانٛژھ ہتھ بیڈِڈ اتھ منٛز ہسا چھُ لیٚپراسکوپِک توپُن سٔرجِریز تہِ گژھان اتہِ ہسا چھِ وینٹلیٹر فیسلٹی تہِ ایٚولیبٕل اَتہِ ہسا چھُ مٔریٖزن مُفت دوہ یِوان دِنہٕ اتہِ ہسا چھُ مٔریٖزن ٹونٹی فور اِنٹہ سیٚون سٔروِس میلان اَمہِ باوجوٗد ہسا چھُ میٹرنٹی ہاسپِٹل شیر باغ ییٚتہِ ہسا فری آف کاسٹ چھِ سانؠن زنان مٔہنوؠن ڈیٚلؤری گژھان تہٕ بیٚیہِ تِہنٛدؠن بچن ہُنٛد اَصٕل خیال کیر یِوان کرنہٕ حالٕے کوٚرُکھ سب ڈسٹرک ہاسپِٹل بیجبہارس منٛز میٹرنٹی ہیٚلتھ سینٹر چالوٗ یُس ہسا ٹوینٹی فور اِنٹہ سیٚون چھُ چلان اتہِ تہِ ہسا چھِ مُختٔلِف ڈاکٹر بیٚہوان مثلن آرتھوپیڈک چھُ بیٚہوان سٔرجن چھُ بیٚہوان تہٕ باقٕے یِم ہسا سٲنۍ یِم آیُشمان بھارت چھِ اتھ منٛز تہِ ہسا چھِ تقریٖبن پٔر ڈے زٕ پؠٹھ ترٛےٚ ڈاکٹر بیٚہوان یِمو منٛز اکھ چھُ بیٚہوان ٹوینٹی فور اِنٹہ سیٚون تہٕ یِم یِم لوکل مٔریذ چھِ یِمن چھُنہٕ پیٚوان پتہٕ دوٗر باقین جایَن گژھُن کینٛہہ